سلام وعلیکُم آ تُہۍ چھُو حظ یہِ گایِڈ صٲب چھُو حظ بہٕ حظ چھُس ٹیٛوٗرِسٹہٕ حظ مےٚ حظ اوس یہِ ایکٕسپُلور حظ کَرُن حظ کَشمیٖر حظ اَہَن حظ آ اَتہِ کیٛاہ کیٛاہ چھِ نیچرَل سایٹٕز حظ یِم فرایٹرِنٛگ کِژھ کِژھ جایہِ حظ چھِ اَتہِ حظ اَہَن حظ

اَہَن حظ ٹھیٖک حظ ٹھیٖک حظ چھُ یِم چھِ اَہَن حظ

نیچرَل بیٛوٗٹی کیٛاہ مطلب نیچرَل بیٛوٗٹی کَتھ کَتھ جایہِ چھِ مِڈوز یِم آسان حظ اَہَن حظ اَہَن حظ

اَہَن حظ اَچھا ٹھیٖک حظ اَچھا حظ روڈ فیسَلٹی کِژھ حظ چھَس روڈ حظ روڈ کَنیکٹیٛوٗٹی کیٛاہ چھِ یِمَن جایَن اَچھا مطلب اَہَن حظ

ٹھیٖک ٹھیٖک ٹھیٖک حظ

گَنڈٕ گَنڈولا ٹھیٖک حظ اَچھا حظ ہوٹل ایٚٹ

ایٚکامڈیشن حظ کیٛاہ ہوٹَل

اَہَن حظ ٹھیٖک بہٕ چھُس نہَ فایِو سِٹار کَم حظ ایٚکچُؤلی فایِو سِٹار فایو سِٹار کَم یا ویج نان ویٚج چھِس دۄنوٕے آپشَن اَچھا اَچھا ٹھیٖک ویٚج تہِ چھِ نان وٮ۪ج تہِ چھَ

اَہَن حظ وازٕوان اَہَن حظ ٹھیٖک تۄہہِ کیٛاہ چھُو چارٕج حظ کَران اَتھ اَچھا تُہۍ کیٛاہ چھُو چارٕج کَران اَتھٕ أتھۍ یہِ تُہۍ چھِو نہَ حظ نتہٕ

مطلب تُہۍ چھُو نہٕ حظ چارٕج حظ تُہۍ چھُو ایز ہیوٗمِٹیریَن حظ اَہَن حظ آ اَچھا تُہۍ کوٗتاہ حظ چھُو چارٕج حظ کَران اَہَن حظ اَچھا حظ ٹھیٖک چلو ٹھیٖک حظ چھُ چلو چلو بِہِو حظ خۄدایَس حَوال